گیمزَن ہٕنز چھِ زیادٕ ضروٗرتھ أربن ایریاہن بَنسبَتہِ روٗلر ایریاہَن روٗلر ایریاہن منٛز یۄس آبٲدی چھِ سۄ ہسا چھِ زٔمیٖندٲری طبقٕچ زمیٖندار طبقُک وول انسان یُس چھُ آسان سُہ ہسا چھُ آسان بہوٕے رؠتھ زٔمیٖنس پؠٹھ مَشقت کران أمِس ہسا چھِ زٔمیٖندٲری کران کران جِسمُک فیٹ یُس چھُ آسان أمِس ہسا چھُ واریاہ کم آسان گوٚمُت تَمہِ مٔزیٖد ہَسا چھِ أمۍ سٕنٛدۍ أڈجہِ سٕٹرٛانٛگ آسان کٲم کٔرۍ یُس زَن زٔمیٖندٲری کٔرۍ کٔرۍ چھِ أمۍ سۭتۍ أڑجہِ سٹرانٛگ آسان گٔمژٕ أڈجہِ سٹرانٛگ گٔژھِتھ یہِ ہَسا ییٚمہِ سُنٛد چربین ہَسا چھُ کُنے آسان أمۍ سُنٛد شُگر لیول چھُ کَم آسان أمِس چھُ آسان آلریڈی فِزِک فِزِکٔلی چھُ واریاہ زیادٕ فِٹ آسان البتہ یِم زَن یِم أربَن ایریاز چھِ أربَن ایریازَن منٛز چھِ گیمَن زَن ہٕنٛز ضوٚرَتھ کیازِ لُکھ چھِ اکثر بِہِتھ آسان

تہٕ وۄنۍ روٗلَر ایریازَن منٛز چھِ یہِ اَہم ییٚمہِ موٗجوٗب کہِ زٔمیٖندٲری چھُ زِ دۄہ دِش زِندگی چھِ زٔمیٖندٲری پؠٹھ مُنسِر تہٕ یِمن ہَسا گٔے جِسم ییٚلہِ تندرُست روزِ یِم ہَسا ہیٚکن زٔمیٖندٲری کُن اَصٕل کٔرِتھ تہٕ یہِ ہسا یہِ اَمہِ موٗجوٗب چھِ گیمہٕ واریاہ زیادٕ ضروٗری روٗلر ایریاہن منٛز کیازِ یِہنٛز زندگی چھُ پوٗرٕ زندگی مُنٲثر آسان یِہنٛدِ صحتس پؠٹھٕے صحت روزؠکھ یِم ہیٚکن زٔمیٖندٲری کٔرِتھ زٔمیٖندٲری ہیٚکن کٔرِتھ یِم ہیٚکن پنُن زندگی گسر گُزر بسر کٔرِتھ حظ